مےٚ چھِ ساروٕیو کھۄتہٕ زیادٕ پَسَنٛد گیم گِندُن لَگان سُہ گوٚو بؠٹ بال گِندُن مےٚ چھُ یہِ وارِیاہ زیادٕ لَکچار پؠٹھ بؠٹ بال پَسنٛد گِندُن تہ بہٕ آ بہٕ چھس دۄہے بہٕ چھس گِندان ژیٖر ژیٖر دۄہے پَننؠن باین تہٕ بیٚنؠن سۭتۍ نیٚبرٕ کَنۍ آنٛگنَس منٛز بیٹ بال بیٹ بال سۭتۍ چھِ اکھ چھِ گِنٛدنہٕ سۭتۍ اِنسان تازٕ روزان خون تہِ کَران دورٕ دورٕ بیٚیہِ چھِ تَتھ منٛز مَزٕ تہِ لَگان اِنسانَس ٹایِم تہِ تٔتھی منٛز دِوان اِنسان تہٕ مَزٕ تہِ لَگان گَرِ کؠن سۭتۍ گِنٛدنَس مےٚ چھُ واریاہ زیادٕ بیٹ بال وُچھُن تہِ لَگان خۄش تہٕ گِندُن تہِ لَگان خۄش